یِتھ کٔنۍ زِ سارنٕے پَتہ چھِ زِ ہر کُنہِ چیزَس چھِ آسان زٕ طرفہٕ تہٕ اگر أسۍ وُچھو یُس سوشَل میڈیا چھُ یہِ چھُ واریاہ زیادٕ اصٕل اَکھ پلیٹفارم یَتھ پٮ۪ٹھ أسۍ گَھرِ بیٚہتھ واریاہ دوٗر تام یُس یُس نہٕ أسۍ تصوُر تہِ ہیٚکو کٔرِتھ یوٗتاہ دوٗر ہیٚکو أسۍ کٲنٛسہِ سۭتۍ کَتھ کٔرِتھ أسۍ ہیٚکو تِمَن ویڈیو کال کٔرِتھ أسۍ ہیٚکو تِمَن ہوٗ بہ ہُوٗ وُچھِتھ ییٖژاہ مطلب زیادٕ یُس یہِ ٹیٚکنالجی چھِ یُس یہِ سوشَل میڈیا چھُ یہِ چھُ واریاہ زیادٕ اَکھ اصٕل چیٖز لیکن اگر أسۍ اَمیُک دوٚیِم طرفہٕ وُچھو تیٚلہِ چھُ یہِ اَکھ واریاہ زیادٕ مُضِر چیٖز یُس سٲنٛۍ جَنریشَن ٹوٚ جَنریشَن ہیٚکہِ سٲنۍ خراب کٔرِتھ وَننُک مقصد چھُ یِتھ کٔنۍ زِ ہر کُنہِ چیزَس چھِ آسان زٕ حِصہٕ لیکن چلاونُک طٔریٖقہٕ چھُ اِنسانَس پانَس تام کِتھ کٔنۍ کِتھ کٔنۍ کِتھ کٔنۍ سُہ چَلایہِ اَتھ اگر أسۍ وُچھو اگر بہٕ سوشَل میڈیا چھَس یوٗز کَران تہٕ بہٕ چھَس نہٕ یہِ پَرنہٕ خٲطرٕ تہِ یوٗز کَران کہیٖنۍ بہٕ چھَس اَتھ منٛز باقٕے باقٕے چیٖز تہِ وُچھان بہٕ چھَس اَتھ منٛز یوٗٹیوٗب تہِ وُچھان بہٕ چھَس اَتھ منٛز اِنَسٹاگرٛام تہِ وُچھان یِم چیٖز اصٕل چھِ مگر کُنہِ حَدَس تام ہَر چیزَس چھِ اَکھ حَد آسان اَکھ پار آسان تہٕ اَکھ ہر کُنہِ چیٖزَس چھِ حَد آسان تہٕ تٔتھۍ حَدَس تانۍ گَژھہِ سُہ یوٗز کَرُن مطلب چھُ یِتھ کٔنۍ زِ اگر بہٕ زیادٕ ٹایمَس فوٗن پَنُن یوٗز کَرٕ تہٕ مےٚ پیٚیہِ تمیُک واریاہ زیادٕ اَثرات آسَن تِم تہِ مُضِر اَثرات یہِ چھُنہٕ اِنسان سٕنٛز شکل عقل خراب کَران کہیٖنۍ یہِ چھُ اِنسان سُنٛد وقت تانۍ بُرباد کَران یوٚتانۍ نہٕ اسہِ پَتہ تہِ چھِ لَگان کہیٖنۍ تہٕ یِم تہِ اَتھ منٛز یِم نَژان گِنٛدان یِم تہِ کٕلاسِز چھِ اَتھ پٮ۪ٹھ یِم تہِ یِم آن لایِن چیٖز چھِ آسان یِمَن ہنٛز چھِ واریاہ زیادٕ اسہِ پٮ۪ٹھ مُضِر اَثرات مگر سایڈ باے سایڈ چھِنہٕ مُضِر اَثراتٕے یوٗت کہیٖنۍ واریاہ چیٖز چھِ لایک کٲنٛسہِ آسہِ سکوٗلَس منٛز نَژُن گیٚوُن سُہ چھُنہٕ گژھان گۄڈٕنیٚتھ ہیٚچھنہِ کہیٖنۍ سُہ چھُ سیوٚد یوٗٹیوٗب کھُلاوان تہٕ ہیٚچھان تَتھ پٮ۪ٹھ مگر ہر چیزَس چھُنہٕ یُتٕے یوٗت کہیٖنۍ اَتھ چھُ زٕ سایِڈ تہٕ میانہِ وَننُک مقصد یِتھ کٔنۍ زِ ہر کانٛہہ چیٖز اگر أسۍ یوٗز کَران چھِ اگر أسۍ سوشل میڈیا ہٕے تُلو اگر أسۍ ڈانٕس ٹیٹورِیَلٕے تُلو تہٕ یِم گژھن نہٕ زیادٕ یوٗز کَرٕنۍ کہیٖنۍ یِم گژھن واریاہ زیادٕ کَم حَدَس تام یوٗز کَرٕنۍ اِستعمال کَرٕنۍ ییٚمیُک مَطلَب چھَس بہٕ وَنان تاکہِ یِمو سۭتۍ پیٚیہِ نہٕ سانٮ۪ن صحتَن پٮ۪ٹھ تہِ اَثر کہیٖنۍ سٲنِس وقتَس پٮ۪ٹھ سوٗن وَقت تہِ گَژھہِ نہٕ بُرباد کہیٖنۍ حالانکہ اَگَر أسۍ وُچھو آز چھِ سٲرٕے جَنریشَن سٲرِے دُنیا چھِ موبایلَسٕے پٮ۪ٹھ آسان کٕہٲنۍ چھُنہٕ موبایلہٕ وَرٲے اَگَر أسۍ بَچَن کُن وُچھو تِم چھِ آسان تِم چھِنہٕ بَتہٕ کھیٚوان کہیٖنۍ تِمَن گَژھہِ گۄڈٕنیٚتھ لَگاوُن فوٗن اَدَے چھِ تِم بَتہٕ کھیٚوان یِتھَے کٔنۍ چھِ اَمِکۍ واریاہ زیادٕ مُضِر اَثرات یِم مُضِر اَثرات کَم کَرنہٕ خٲطر چھِ اسہِ واریاہ زیادٕ کَم یوٗز کَرُن أسۍ بہٕ وَننہٕ کہِ اسہِ چھِنہٕ یِم یوٗز کَرٕنۍ کہیٖنۍ ہاں اسہِ چھِ یِم یوٗز کَرٕنۍ لیکِن واریاہ کَم یوٗز چھِ اسہِ یِم کَرٕنۍ